مےٚ چھُ رَننُک واریاہ زیادٕ شوق واریاہ زیادٕ چھُ مےٚ رَننُک شوق بہٕ چھَس رَنُن واریاہ زیادٕ پَسنٛد کَران تہٕ یُس مےٚ ماس چھُ سُہ چھُ وارِیاہ زیادٕ اَصٕل سیُن رنان تٔمِس چھُ واریاہ زیادٕ اَصٕل سیُن تَگان رنُن سُہ چھُ ہر کانٛہہ سیُن رَنان واریاہ زیادٕ اَصٕل تہٕ بہٕ چھَس تٔمِس ہمیشہِ مطلب وُنہِ تہِ چھُس بہٕ تٔمِس دپان مےٚ ہیٚچھناو ژٕ کِتھٕ پٲٹھۍ چھُکھ رَنان مےٚ وَن ژےٚ کیٛاہ چھُ پٮ۪وان کَرُن تِکیٛازِ کہِ سُہ چھُ دپان مطلب نہٕ وُنہِ ہے چھکھ ژٕ لۅکٕٹۍ ژٕ ما ہیٚچھ وُنہِ کِہیٖنۍ تہِ مطلب بہٕ چھَس تٔمِس دَپان توتہِ نہَ مےٚ چھُ شوق مےٚ ہیٚچھناو ژ تہٕ وۅنۍ چھُ مےٚ سُہ اَز ہیٚچھناوان تھوڑا تھوڑا رَنُن کُنہِ ساتہٕ اَگر سُہ سون چھُ یِوان سُہ چھُ مےٚ ہیٚچھناوان پَتہٕ اَکھ اَکھ سیُن چھُ دپان یِتھٕ پٲٹھۍ چھُ پٮ۪وان رَنُن تٔمۍ سُنٛد یُس سُہ سیُن چھُ رَنان تَتھ چھُ آسان لَذت واریاہ زیادٕ اَصٕل تہٕ اَگر بہٕ وُچھٕ کہِ مےٚ چھُ بِریانی یُس مےٚ بِریانی چھُ سُہ چھُ مےٚ واریاہ زیادٕ خۄش کَران کھیٚنۍ تہٕ مےٚ چھُ شوق کہِ بہٕ ہیٚچھِ پانَے بِریانی بَناوٕنۍ اَگر أسۍ وُچھو ہوٹلن منٛز یُس بِریانی چھِ آسان مَطلب سُہ کوٗتاہ ٹیٚسٹی چھِ آسان کوٗتاہ لذت چھُ آسان مےٚ چھُ شوق کہِ بہٕ تہِ وُچھٕ ہیٚچھان تِژھٕے بِریانی مطلب مگر بہٕ کَرٕ وۅنۍ گری بَناوٕنۍ سۅ مےٚ چھِنہٕ مطلب پانہٕ سامان وامان سورُے کیٚنٛہہ مگر بَناوٕ بہٕ گَری پَتہٕ وُچھٕ بہٕ اتھ چھا سُہ ٹیٚسٹہٕ یِوان دِنہٕ آ یُس مےٚ ماسی چھِ سُہ چھُ واریاہ زیادٕ اَصل بِریانی بَناوان تِکیٛازِ تَتھ منٛز چھِ واریاہ زیادٕ مےٚ چھِ باسان سُہ ہوٹلہٕ کھۄتہٕ چھِ سۅ بناوان تہٕ تٔمِس چھَس بہٕ دپان مےٚ ہیٚچھناو ژٕ بِریانی بَناونۍ کِتھٕ پٲٹھۍ چھِ مےٚ بَناوٕنۍ تہٕ تٔمۍ دوٚپ کیٚنٛہہ چھُنہٕ بہٕ ہیٚچھناوتھ ژٕ فِلحال چھُس بہٕ ہیٚچھان تہٕ بِریانی چھِ مےٚ واریاہ زیادٕ خۄش کَران مےٚ چھِ سُہ فیورِٹ تہٕ واریاہ زیادٕ بِریانی بیٚیہِ چھُ مےٚ شوق تہٕ بہٕ کَرٕ ہیٚچھِ سۅ رَنٕنۍ پانَے تہٕ بیٚیہِ اگر بہٕ وُچھ تہٕ مےٚ چھُ واریاہ زیادٕ ژامن چھِ مےٚ واریاہ زیادٕ خۄش کَران تہٕ ژامَن تہٕ ٹَماٹر چھِ أسۍ رَنان کہِ سُہ چھُ مےٚ تَگان رَنُن تہٕ مےٚ چھِ سۅ واریاہ زیادٕ خۄش کَران ژامَن تہٕ ٹَماٹر کھیٚنۍ بیٚیہِ چھُ اِنسان گَژھِ آسُن مطلب شوق مطلب کُکِنٛگ ہُنٛد تہِ مطلب ہَر کُنہِ گژھِ اِنسانَس شوق آسُن تہٕ مَگر مےٚ چھُ واریاہ زیادٕ کُکِنٛگ ہُنٛد شوق بہٕ چھَس مےٚ چھُ رَنُن واریاہ زیادٕ پَسنٛد کَران تہٕ اِنسانَس پَزِ ہمیشہٕ اگر اِنسان پَرِ تہٕ اِنسانَس پزِ گَر۪نۍ کانسپٹ تھاوُن تھوڑا بہت اَتھٕ واس کیٛازِکہِ گَرچہِ کامہِ تہِ چھِ ضروٗری تہٕ رَنُن وَنُن یہِ چھُ اِنسان ضروٗری مطلب أکِس کورِ خٲطرٕ چھِ زیادٕ ضروٗری تہٕ اِسلیے گَژھِ اِنسان ہمیشہِ مطلب ہر کانٛہہ کٲم گژھِ اِنسانَس تَگٕنۍ